اہن سا مےٚ ہسا کَرے آرڈَر پٔتۍمہِ ؤریہِ کَرے مےٚ آرڈَر آی فون تہٕ یُتھُے مےٚ آی فون کھوٗل تہٕ مےٚ اوس گۄڈٕنِچ لَٹہِ آی فون چلاوُن مےٚ ٲسۍ نہٕ اَمِکۍ فیٖچٲرٕس وغیرہ پتہ کینٛہہ تہٕ مگر آی فون یُتھٕے وٕچھ تَمِکۍ فیٖچٲرٕس تَمِچ فَنٛگشنِنٛگ مےٚ ہسا لوٚگ سُہ واریاہ اَصٕل واریاہ مَزٕ آو مےٚ سُہ فون چلاونَس واریاہ اَصٕل فیٖچٲرٕس ٲسۍ تَتھ منٛز تہٕ بیٚیہِ یُس مےٚ یہِ پرٛوڈَکٹ ووت یہِ آی فون تہٕ یہِ ہسا ووت مےٚ ٹایمَس پٮ۪ٹھ بیٚیہِ یُس مےٚ اَمیُک آرڈَر وغیرہ اوس پیکِنٛگ سُہ ٲس واریاہ بیوٗٹِفُل تہٕ خصوٗصی طور پے پیوٚو نہٕ مےٚ ویٹ کَرُن کینٛہہ ییٚمہِ تن مےٚ اٮ۪ڈرَس اوس دیُتمُت بَرابر ووت مےٚ یہِ آی فون آرڈَر بِلکُل توٚتُے تہٕ لوکیشَن تہِ ٲس أمۍ ایٚکزیکٹ کٔرمٕژ ٹرٛیس تہٕ پٔٹِکیوٗلَرلی ٹایمُک اوس أمۍ خیال تھوٚمُت ییٚمۍ یُس مےٚ ڈیٹ ٹایم اوس آمُت سوزنہٕ تہٕ بَرابر ہسا ووت مےٚ تٔتھۍ آڈرَس پٮ۪ٹھ یہِ تہٕ پرٛوڈَکٹ لوٚگ مےٚ واریاہ بہتر تہٕ وٕنۍکٮ۪س چھُ مےٚ وۄنۍ عرض یہِ مےٚ چھُ بیٛاکھ پرٛوڈَکٹ کَرُن وٕنۍک۪س آرڈَر پنٛنِس برٛٮ۪درَس خٲطرٕ تہٕ سیم سایٹہِ پٮ۪ٹھ چھُس بہٕ کَرٕ بہٕ آرڈَر تہٕ بیٚیہِ گژھِ مےٚ یُتھُے پرٛوڈَکٹ آسُن تہٕ واریاہ اَصٕل اٮ۪کٕسپیٖریَنٕس روٗد مےٚ واریاہ اَصٕل تَجربہٕ روٗد مےٚ اَمہِ سایٹہِ پٮ۪ٹھ یِم چیٖز اَنن تہٕ فٔسٹ پرٛوڈَکٹُک اٮ۪کٕسپیٖریَنٕس چھُ مےٚ واریاہ زیادٕ بہتَر تہٕ بہٕ چھُس وَنان کہِ ہر کانٛہہ گَژھِ یہِ چیٖز پانَس خٲطرٕ پَسنٛد کَرُن زِ یُس ہَسا تٔمۍ سُنٛد یُس زَن وِش آسہِ یُس تٔمِس پرٛوڈَکٹ آسہِ یِم تٔمِس اُمید آسَن تِمَن پٮ۪ٹھ اوترَے سُہ پوٚر پوٚر